فوٹوگرٛافی اِز اۓ بَڑٕ بہتریٖن چیٖز چھُ یہِ فوٹوگرافی اگر أسۍ پروفیشنٔلی وٕچھو یَتھ منٛز چھِ اَصٕل پونٛسہٕ تہِ بَنان عزت تہِ چھُ اَصٕل ملان تہٕ اَتھ منٛز چھِ فوٹو تُلنَس تہِ مَزٕ یِوان کٕلاینٹَس سۭتۍ کَتھ کَرنَس تہِ مَزٕ یِوان پَتہٕ چھِ أسۍ وَنن خانٛدرٕ خٲطرٕ فوٹوگرافی تَتھ منٛز تہِ چھِ مَزٕدار سان واریاہ قٕسمو فوٹوگرافی کَران أڑۍ چھِ ٹریڈِشنَل بَناوان تَتھ منٛز چھِ وازوان اَنان أڑۍ چھِ سِنمیٹِک کَران یہِ چھِ ڈِپٮ۪نٛڈ کَران کٕلاینٹَس پٮ۪ٹھ تہٕ بَڑٕ بہتریٖن چھِ دَشوٕے فوٹوگرافی پلیٹفارم